کینٛہہ سکوٗلَن ہُنٛد ناو چھِ یَتھ کٔنۍ گوہَرمیٚنٛٹ بایِز ہایَر سیٚکنٛڈرٛی کُپوارہ گوہَرمیٚنٛٹ گٔرلٕز ہایَر سیٚکنڈرٛی کُپوراہ کُپوٲرِس منٛز چھِ کینٛہہ خاص کوچِنٛگ سیٚنٹرَن ہُںٛد ناو یَتھ کنۍ ای پٕلینٮ۪ٹ چھُ کِڈل چھُ کَہکشان چھُ